دوٚیِم پرٛوڈَکٹ یُس مےٚ تَہَنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ اَننہٕ منٛگوو سُہ اوس گانِیَرٕچ کرٛیٖم سُہ ٲس نہٕ واریاہ اَصٕل کینٛہہ تٔمۍ سۭتۍ گوٚو مےٚ بُتھ تہِ واریاہ خراب